بہٕ ہسا چھَس کران بہٕ ہسا چھَس کران لایک پنٛنہِ رَسِپیٖز باقِیَن سۭتۍ شیر کرنٕچ بیٚیہِ ہسا باقِیَن ممبٲرسَن سۭتۍ چھَس بہٕ شیر کران بیٚیہِ چھَس بہٕ پنٛنہِ فیملی سۭتۍ تہِ ٹایِم گُزاران اینٛڈ تِمَن تہِ چھَس پَنٛنٕۍ تھاٹٕس وَنان اگر ہسا بہٕ کانٛہہ تہِ نٔو رَسِپی وُچھِ لایک ژامَن کۄکُر اگر ہسا بہٕ مےٚ ہسا ہیوٚچھِ ریٖسٮ۪نٛٹ ریٖسٮ۪نٛٹ ژامَن تہٕ کۄکُر بناوُن بہٕ ہسا اگر کُنہِ اِدارَس منٛز گژھٕ تَتہِ اگر مےٚ پَنٕنۍ کُلیٖگ آسہِ بہٕ ہسا چھَس ونان تٔمِس کہِ اگر یہِ رٮ۪سِپی چھِ یہِ کِتھ پٲٹھۍ چھِ بناوٕنۍ تہٕ بیٚیہِ ہسا چھَس بہٕ پنٛنٕۍ تھاٹٕس تَمہِ وِزِ کران پنٛنہِ فیملی سۭتۍ شیر ییٚمہِ وِزِ بہٕ تِمَن نِش بِہِتھ چھَس آسان عام طور ہسا چھِ مِلان اَسہِ شامَس اصٕل پٲٹھۍ پنٛنہِ فیملی منٛز وَتھنَس بیٚہنَس موقعہٕ دۄہَس ہسا چھِ ہر کانٛہہ اِنسان آوُر آسان ییٚمہِ کِنۍ نہٕ أسۍ پنٛنہِ فیملی ٹایِم چھِ ہٮ۪کان دِتھ کِہیٖنۍ تہِ یہِ ہسا چھِ اصٕل اَکھ طریٖقہٕ پنٛنہِ فیملی سۭتۍ پنٛنہِ فیملی سۭتۍ ہسا گژھِ ہر کانٛہہ اِنسان ٹایِم شیر کَرُن تَمہِ سۭتۍ ہسا چھِ اِنسان سٕنٛدۍ نالیج منٛز تہِ گژھان اِضافہٕ بیٚیہِ ہسا چھِ اِنسان سُنٛد دٮ۪ماغی توازُن تہِ روزان اصٕل ییٚمہِ وِزِ ہسا بہٕ شامَس چھَس یِوان گَرٕ ییٚلہِ بہٕ سُکوٗل پٮ۪ٹھ چھَس گَرٕ یِوان بہٕ چھَس تَمہِ وِزِ پنٛنہِ فیملی منٛز بیٚہوان بہٕ ہسا چھَس ییٚمہِ طور پنٕنۍ تھاٹ کران استعمال اگر ہسا مےٚ کُنہِ تہِ جایہِ کُنہِ تہِ یَتھ منٛز پرٛابلِم گژھِ بہٕ ہسا چھَس پَنٛنِس فادرَس وَنان اگر ہسا مےٚ کُنہِ تہِ جایہِ کیٚنہہ چاہے سۄ میٛٲنۍ کٲشِر بُک آسہِ عموٗماً ہسا چھِ سون مول موج زانان زیادٕ کٲشُر بیٚیہِ یِمَن مول موج آسہِ پٔرۍ وُن تِم تہِ ہسا چھِ تِمَن فیملی ٹایمہٕ وِزے کران تِم مسلہٕ حل اگر تِمَن یا سانہِ زندگی منٛز آسہِ کانٛہہ تہِ اُتار چَڑاو تَمہِ خٲطرٕ تہِ ہسا چھِ أسۍ فیملی منٛزٕے سِپٮ۪نٛڈ ٹایِم کران تہٕ فیملی ہسے چھِ اَسہِ تَتھ سوٚ سوٚلوٗشَن دِوان بیٚیہِ ہسا چھِ أسۍ پَنٛنٕۍ تھاٹ کران تَمہِ وِزِ پَنٛنٮ۪ن گَرِکٮ۪ن سۭتۍ شیر ییٚمہِ وِزِ ہسا آسہِ اَسہِ ہولیٖڈیز آسَن ییٚمہِ وِزِ ہسا اَسہِ چھُٹی آسہِ بیٚیہِ ہسا چھِ أسۍ کِچَن رٮ۪سِپیٖز تَمہِ وِزِ تہِ کران استعمال عموٗماً ییٚلہِ ہسا اَسہِ چھُٹی ہِنٛدٮ۪ن دۄہَن چھِ ہر کٲنٛسہِ اِنسانَس شوق گژھان کہِ وۄنۍ بناو بہٕ نٔو رٮ۪سِپی پَتہٕ حظ چھِ أسۍ کران پنٛنِس کٲنٛسہِ کُلیٖگَس فون یا پن کٲنٛسہِ ممبرَس فون مےٚ وَن یَتھ رٮ۪سِپی کِتھ کیٛاہ چھُ کَرُن کَمہِ طریٖٮق چھِ بناوٕنۍ یا مےٚ نِش اگر کانٛہہ رٮ۪سِپی بناونٕچ کانٛہہ تہِ ٹرٛٮ۪نٛڈ آسہِ بہٕ تہِ ہسا چھَس تِمَن شیر کران ییٚمہِ سۭتۍ اَسہِ پنٛنہِ فیملی منٛز بِہَن بِہُن تَمہِ سُہ ٹایِم تہِ چھِ سِپٮ۪نٛڈ گژھان فرٛٮ۪نڈَن سۭتۍ کَتھ کَرُن سُہ ٹایِم تہِ چھِ شیر گژھان یِم دۄشوٕے چیٖز ہسا چھِ سانہِ زِندگی خٲطرٕ واریاہ مُفیٖد تہٕ واریاہ زیادٕ اَصٕل بیٚیہِ ہسا پَزِ أکِس اِنسانَس پَنٕنۍ یہِ نالیج شیر کَرٕنۍ تِکیٛازِ دپان یُس اِنسان نالیج کَرِ شیر تٔمۍ سٕے اِنسانَس ہسا چھُ نالیج بڑان